ہٮ۪لو السلام علیکُم السلامُ علیکُم میم تُہۍ چھُو حظ ٹھیٖک اَصٕل پٲٹھۍ اَہن حظ اَصٕل پٲٹھۍ پانہٕ چھُو حظ ٹھیٖک اَصٕل پٲٹھۍ شُکُر خۄدایَس کُن مےٚ ؤنۍتو یہِ بہٕ چھَس ییٚمِس حظ فاتِمہ جانٕنۍ أکیٛاہ مَدَر مےٚ ؤنۍتو أکیٛاہ یہِ تٔمِس کیٛاہ پٔرفامَنٕس سۄ چھےٚ پران اَصٕل کِنہٕ کیُتھ چھےٚ پران کلاسَس منٛز آ فاتِمہ فیروز آچھا مےٚ وَ ٹھیٖک چھےٚ پران کیُتھ چھےٚ کٕلاسَس منٛز کیُتھ چھےٚ اٮ۪کٹِوِٹِیَن منٛز کیُتھ چھےٚ آسَان پاٹ نِوان چھےٚ کِن نَہ کیٚنٛہہ آچھا ٹھیٖک ٹھیٖک اۭں اَہن حظ چھُس حظ مگر کیٛاہ چھِ اَتھ وَنان سۄ چھَنہٕ زیادٕ گژھان کِہیٖنۍ سۄ چھےٚ آسان زیادٕ دَپان بہٕ گژھنہٕ اَکہِ دۄہ گژھان بیٚیہِ کہِ دۄہ نہٕ کِہیٖنۍ دۄہَے یی وَنان بَہانَے یٲتۍ آسان وَنان بہٕ گژھٕ نہٕ بہٕ کَرٕ نہٕ تَمی آچھا آچھا أسۍ حظ چھِ پَنٕنۍ کِن کران تٔمِس خٲ تٔمِس پٮ۪ٹھ مگر کیٛاہ چھِ اَتھ وَنان سۄ چھَنہٕ پوٗرٕ اورٕ زَنہٕ چھَنہٕ سۄ دِوان تیوٗتاہ رٮ۪سپونٛڈ کِہیٖنۍ نہٕ أسۍ چھِ تٔمِس پٮ۪ٹھ نَتہٕ زَن ہَتہٕ منٛز شیٖتھ پٔرسنٛٹ کوٗشِش کران یہِ گٔژھ پَرٕنۍ یہِ گٔژھ اٮ۪کٹِو پاٹ نِنۍ اَہن حظ اَہن حظ اَہن حظ اَہن حظ مےٚ ؤنۍتو اُردو کیُتھ چھُ تٔمِس اَہن حظ اوٚر لٮ۪کھان چھےٚ کِن لٮ۪کھان وٮ۪کھان چھےٚ تَگان چھُسہٕ ؤنۍتو ساے ساینَسَس منٛز کیُتھ چھےٚ پران ساینَس کیُتھ چھُس سُہ چھُسہٕ ٹھیٖک دَپان ٲس اوترٕ کَتھ تام چَپٹَرس چھَم یِوان کَلٹی تَتھ حظ کَرییَس ہٮ۪لٕپ ٲسٕس بیٚنہِ اوٗرۍ درٛامٕژ کوٚت تام تَمۍ ووٚنَس وۄنۍ بہٕ یِمَے آز تہٕ بہٕ کَرَے تَتھ ہٮ۪لٕپ بَناونَس منٛز تہٕ تَتھ کرییَس پتہٕ